ہِٮ۪لو آ تُہۍ چھُو سِوِیٖگی کسٹمر کیر جناب مےٚ کَریو وۄنۍ حظ آرڈر ہیٹرِک رٮ۪سٹورنٹ پٮ۪ٹھ آ سیُن آ رستہٕ تہِ گۄشتاب آ جناب یُس مےٚ یہِ آرڈر ووت اتھ أسۍ پیکِنگ خراب کٔرِتھ تہٕ ییٚمہِ کِنۍ زن یہِ یُس زن چیٖز چھُ یُس زن یہِ سیُن اوس ییٚتہِ اوس خراب گومُت یہِ چھنہٕ صحیح حالتس منٛز کیٛنٚہہ تہِ یہِ چھنہٕ کھٮ۪ون لایق کینٛہہ جناب وۄنۍ چھُس بہٕ یژھان کہِ تُہۍ یا دِیو تُہۍ مےٚ رِفنڑ امہِ خٲطرٕ تہٕ نتہٕ سوٗزِیو تُہۍ مےٚ بدل یہوے چیٖز رِستہٕ تہِ گۄشتاب یُس مےٚ امہِ برونٹھ آرڈر اوس کوٚرمُت یہِ گٔیے تُہٕنز سیٹھاہ مہربٲنی